آ بہٕ وَنہو تۄہہِ اَسہِ چھُ ییٚتہِ مَطلَب ییٚتٮ۪ن چھُ اَسہِ نَذدیٖکھٕے چھُ اَسہِ اکھ ہَمساے یُس پروفیشنَل چھُ سٲنِس اتھ گاڑ گاڑنَس گاڈنِنٛگَس مَنٛز سُہ چھُ پروفیشنَل تٔمِس چھِ واریاہ زیادٕ نالیج اتھ مُتعلِق کِتھ کٔنۍ تھاوو أسۍ پَنٕنۍ کُلۍ پَنٕنۍ کُلۍ کِتھ کنۍ تھاووکھ تِم کِتھ کنۍ روزَن ہیٚلدی تہٕ سُہ چھُ وَنان اَسہِ کَر چھُ وَنان اَسہِ کَر چھُ یِمَن کُلٮ۪ن آسان آب تراوُن کَر چھُ نہٕ آب آسان تراوُن یا سُہ چھُ وَنان اَسہِ کَر چھُ یِمَن آسان دَوا چھَکُن یمَن سا پَننٮ۪ن کُلٮ۪ن ییٚمہِ سۭتۍ یِم طاقَت وَر بَنَن کَر چھُ نہٕ آسان چھَکُن سُہ چھُ اَسہِ پرٮ۪تھ کُنہِ ٹایپٕچ ایٚڈوایس دِوان تہٕ تمہِ سۭتۍ چھِ اَسہِ واریاہ زیادٕ پروڈَکشَن نیران سانٮ۪ن یِمَن باغَن مَنٛز